أسۍ چھِ وُچھان سرییٖنَگرَس منٛز چھِ واریاہ قٕسمٕکۍ لُکھ یِوان تَتھ منٛز چھِ خاص کر آسان یِم پہٲڑی علاقَن منٛز روزَن وٲلۍ دَردٕ یِمَن وَنان چھِ تِمَن چھِ آسان یا تہٕ الگ تِمَن چھِ آسان حساب کِتابٕے الگ تِہُنٛد ونٕنُک بوزٕنُک طریٖقہٕ چھُ الگ آسان تِمَن چھُ تِمَن چھُ وارِیاہ تہذیٖب تَمَدُن تہِ وارِیاہ الگ آسان تۄہہِ تۄہہِ چھُو پتہٕ اَسہِ چھِ سٲنِس یَتھ ایریاہَس منٛز چھِ وارِیاہ درد یِوان مگر تِم چھِ پنٕنہِ زَبانہِ منٛز کیٛاہتھام ہُگیا ہُگیا کیٛاہتام یتھُے ہیٛوٗ آسان کَران مےٚ نہَ حظ چھُنہٕ یِوان سمٕجھ کِہیٖنٛۍ مگر یِتھُے تِم پَنٕنۍ آوازِ منٛز وَنان چھِ کیٚنٛہہ کَتھ اَسہِ ییٚلہِ نہٕ سَمجھے چھُ تَران تِم کیٛاہ چھِ کَران کٲم تِم چھِ اَسہِ سۭتۍ پَتہٕ اُردو لَنٛگویج منٛز کَتھ کَران یعنی اُردو زبانہِ منٛز کَتھ کَران یِتھٕ کٔنۍ زَن کٔشیٖر چھِ کٔشیٖرِ منٛز چھِ ییٖتۍ قٕسمٕچہِ زبانہٕ مگر تِم کِتھٕ پٲٹھۍ چھِ پانہٕ وٲنۍ کَتھ حظ کَران تِم چھِ کَران اُردو پٲٹھۍ وۄنۍ چھُ مسلہٕ اُردو چھِ ییٚتہِ کٔشیٖرِ منٛز پانہٕ وٕنۍ کَران کٔشیٖرِ نٮ۪بر جیٚمہِ تِم باقٕے باقٕے دِلہِ وغٲرٕ تِم کِتھٕ پٲٹھۍ چھِ سانہِ گژھان تِم یُس اُردو کَتھ اُردو زَبٲنۍ منٛز کَتھ چھِ کَران سُہ چھُ بَرابر ہیندی تہٕ اُردو رَلان أسۍ چھِ کَران اُردو تِم چھِ کَران ہیندی مَگر سُہ چھِ آسان لگ بگ کُنی کَتھا وۄنۍ کانٛہہ کانٛہہ کَتھ چھِ آسان یُس الگ چھِ آسان مگر ٲخٕر یُس یہِ اُردو زبان چھےٚ اُردو زبان ہینٛدی زبان یہِ چھِ سارنٕے جایَن کُنی اَکھ چیٖز چھُ آسان اَگر أسۍ وُچھان چھِ بیٚیہِ سۭتی سۭتی کانٛہہ ڈِسٹرکٹ چھُ زَن چھُ سرینگر پَتہٕ چھُ پُلوم پَتہٕ چھُ بیٚیہِ کانٛہہ تِم کِتھٕ پٲٹھۍ چھِ کَتھ حظ کران تِم چھِ کران ہے ہتہٕ ہے نَنہِ چھِ نہٕ حظ یِتھٕ پٲٹھۍ اَہن حظ اَوا اَوا یِمَے یِمَے کَتھٕ چھِ تِم کَران تہٕ وۄنۍ ییٚلہِ اَسہِ پانہٕ وٕنۍ کَتھ چھِ آسان کَرٕنۍ کٲشِرۍ چھِ یورٕ ڈِسٹرٛک الگ اَلگ ڈِسٹرکَن ہٕنٛدۍ لُکھ چھِ پانہٕ وٕنۍ سَمجِتھ ہیٚکان کَتھ مگر خاص کَتھ ییٚلہِ بوزٕنۍ چھِ آسان زانٕنۍ چھِ آسان سُہ چھُ گژھان کَتھ جایہِ ییٚلہِ ییٚلہِ یِم پہٲڑی علاقَن ہٕنٛدۍ چھِ کَتھ تِہُنٛد چھُ نہٕ زیادٕ مُشکِل ہن تِکیٛازِ تِمن چھِ بِلکُلے اَلگ سۄ چھ نہٕ کٲشِر زبان یُس سیدیو پدیو آسان سُہ چھِ کٲشِر کھۄتہٕ تہِ واریاہ اَلگ آسان تَمہِ کہِ وجہ سۭتۍ چھُ تَمہِ وقتہٕ پیٚوان اُردو پٲٹھۍ منٛز کَتھ کَرٕنۍ وۄنۍ آسہَن انٛگریٖزۍ کَران أڑۍ مگر انگریٖزۍ چھِنہٕ کَران سٲری کیٚنٛہہ حظ اَنگریٖزۍ تہِ چھِ واریاہ کَران مگر تیوٗتاہ تہِ واریاہ نہٕ کیٚنٛہہ تِکیٛازِ انٛگریٖزۍ بولُن چھُ تہٕ لٮ۪کھُن چھُ واریاہ الگ تہٕ وۄنۍ یِتھٕ کٔنۍ أسۍ وُچھان چھِ کہِ سٲری چھِ ماجہِ کورِ شُرۍ وغٲرٕ یِم چھِ پانہٕ وٕنۍ کَتھ حظ تہِ اَزکَل کران اُردو پٲٹھۍ اُردو چھُ تیٛوٗت مَشہوٗر حظ گوٚمُت کٔشیٖر منٛز چھِنہٕ کٲشِر تہِ تیٛوٗتاہ کٲشُر بولان ییتیاہ زَن اُردو پٲٹھۍ چھِ کَتھ حظ کران اُردو چھُ واریاہ ضروٗری آمُت لَبنہٕ اَزتام اَوٕ کِنۍ چھِ أسۍ وَنان کہِ پَنٕنۍ ماجہِ زیٚو گژھِ برقرار تھاوٕنۍ آ وۄنۍ چھِ پَتہٕ کہِ بیٚیِس نَفرَس سۭتۍ بیٚیِس تہذیٖب تَمَدُن وٲلِس اِنسانَس سۭتۍ یا کُنہِ ساتہٕ چھُ اَلگٕے مَذہَب وول نَفر تہِ آسان تٔمِس سۭتۍ تہِ چھُ مِلژار تھاوُن صحیح تَمہِ کہِ وجہ سۭتۍ چھُ اَسہِ یہِ گژھان وۄنۍ کَتھ باتھ چھے پَیی وۄنۍ چھُ وُچھُن آسان اَکھ أکۍ سٕنٛز کِتھٕ پٲٹھۍ یِیہِ کَتھ کَرنہٕ اَکھ أکۍ اَکھ آسہِ اَکہِ رٔنٛگۍ کَتھ کران بیٛاکھ آسہِ بیٚیہِ رٔنٛگۍ کَتھ کران مگر مُدٕ چھُ یہِ کہِ سٲری گژھن ہِشی کَتھا کَرٕنۍ یعنی سَمٕجھ گژھِ ترُن سُہ چھُ کَمسٕے سَمٕجھ تَران سُہ چھُ صِرف تہٕ صِرف سَمٕجھ تَران حظ ییٚلہِ کانٛہہ کیٛاہ کرِ ہِشی کَتھ ونہِ اَکھ ونہِ یپٲرۍ بیٛاکھ یہِ مَگر کَتھ آسہِ کُنی کُنی زَن گوٚو کہِ کانٛہہ کَرِ کانٛہہ کَرِ اے بہٕ چھُس یہِ نَفر تہٕ مےٚ چھِ یِتھٕ کٔنۍ کَتھ کَرٕنۍ مےٚ چھِ یہِ زَبان مگر نہَ تہِ چھُنہٕ حظ چلان کیٚنٛہہ چَلان کیٛاہ چھُ اَصلی چَلان چھِ یہِ کَتھ کہِ کٔمِس سۭتۍ کِتھٕ پٲٹھۍ پَزِ وۄتھُن بِہُن وۄتھُن بِہُن اگر چھُ تیٚلہِ چھِ تٔمۍ سٕنٛزٕے زبان بولٕنۍ وۄنۍ زَن ییٚلہِ نہٕ تٔمۍ سٕنٛز زبان آسہِ تگان تیٚلہِ چھِ تِژھ کانٛہہ زبان اِختیار کَرٕنۍ یُس دۄشوٕنی بَرابر تگان آسہِ وۄنۍ سۄ زبان کۄس چھِ سۄ چھِ گژھان اُردو اُردو چھِ ییٚتہِ سٲری حظ بولان اَزکَل اَزکَل چھِ پَنٕنۍ کٲشِر زبان تہِ مٔشیٖتھ حظ گٔمٕژ تہٕ اُردو زبان چھِ سٲری بولان